ہٮ۪لواسلام علیُکم وعلیکُم اسلام تُہۍ چھُو حظ شاہ ٹُور اینٛڈ ٹرٛاوٕلز پٮ۪ٹھ بہٕ بہٕ حظ چھَس بہٕ حظ چھَس چندی گھر پٮ۪ٹھ مےٚ حظ چھِ ناو آفریٖن اَسہِ چھُ اَسہِ چھُ گژھُن کَشمیٖر مےٚ چھِ بوٗزمُت تُہۍ حظ چھُو اَصٕل ٹرٛاوٕل ایجنٛٹ تُہۍ ہیٚکوٕ مےٚ نِتھ تیٚلہِ کَشمیٖرٕچ سیر کَرنٲوِتھ مےٚ چھِ بوٗزمُت کشمیٖر چھُ خوٗبصوٗرت واریاہ اَسہِ چھِ پوٗرٕ وٕچھِنۍ کشمیٖر اَسہِ حظ چھِ وٕچھِنۍ پوٗرٕ وٕچھِنۍ کَشمیٖر اَسہِ چھےٚ پوٗرٕ وٕچھِنۍ کَشمیٖر أسۍ أسۍ یِمو لگ بگ دَہَن دۄہَن نہٕ حظ نہٕ حظ آچھا ٹھیٖک آچھا آچھا ٹھیٖک مےٚ حظ چھِ وٕچھمُت مےٚ حظ چھُ بوٗزمُت تاج وِوانتاہ سُہ چھُ واریاہ خوٗبصوٗرت جاے تور ہیٚکوٕ تُہۍ نِتھ مےٚ مےٚ ؤنِو حظ ریٹ کوٗتاہ ہیٚیِو کَم گژھِ نہ کِہیٖنۍ

بہٕ حظ بہٕ حظ کَرو تۄہہِ یورَے تیٚلہِ فون اسلامُ علیکُم